سٲنِس علاقَس منٛز اَگر کَتھ کَرو تہٕ ییٚتہِ چھِنہٕ موٹیلٹی ریٹ زیادٕ کِہیٖنۍ تہٕ لُکَن چھِنہٕ زیادٕ پرٛابلِم فیس گژھان تہِ کِہیٖنۍ یعنی کہِ وٮ۪کسِنیشَن فٮ۪سَلٹی چھِ ییٚتہِ ایولیبل تہٕ